یِم پانٛژھ نمبر دہ پٮ۪ٹھ دہ لَچھ تانۍ چھ اَکھ لچھ پنٛژاہ ساس زٕ ہَتھ تہٕ نَمتھ زٕ لچھ پَنٛژاہ ساس ترٛے ہَتھ تہٕ کُنہٕ تٲجی ژور لَچھ پانٛژھ ہَتھ تہٕ کُنہٕ تٲجی سَتھ لچھ زٕ ہَتھ تہٕ اَرٕتٲجی سَتھ لچھ ترٛے ساس دُنَمَتھ ٲٹھ لچھ پانٛژھ ہَتھ تہٕ کُنہٕ وَنزاہ